جِناب مےٚ چھُ ناو اُویس باسط عبداللہ بہٕ اوٚ گۄڈنٮ۪تھ چھُ مےٚ پنٛنِسٕے گامَس منٛز ییٚتٮ۪ن اَسہِ ہمساے گِری منٛز سکوٗل اَکھ تَتہِ چھِ مےٚ ٲٹھمہِ تام پورمُت تَتہِ پٮ۪ٹھ گوٚوُس بہٕ ہمساے گام نٮ۪بَر کُن چھِ اَسہِ اَکھ زٕ گام تَتہِ پوٚر مےٚ دٔہمہِ تام تہٕ پَتہٕ پوٚر مےٚ ہاے پنٛنے گامہٕ چہِ ہایر سٮ۪کنڈرٛی منٛز بٔہمہِ تامَتھ تہٕ بٔہمہِ منٛز دٔہمہِ منٛز روٚٹ مےٚ آرٹٕس سَبجکٹ تہٕ کوٚر مےٚ آرٹٕس بٔہمہِ منٛز کَمپٕلیٖٹ تہٕ یَتھ منٛز مےٚ پرٛیوَٹ ٹیوٗشَن تہِ کوٚر تہٕ گورنمیٚنٹ سکوٗلَس منٛز تہِ پوٚر